ساروی کھۄت بوٚڑ بار چیٖز یُس زَن أسۍ گورمٮ۪نٛٹَس یَژھان چھِ وَنُن سُہ گوٚو اَگر یِم اَلگ یِہِنٛدۍ خٲطرٕ پانٛڈ بَنایَن پَتہٕ آسو تَتھ منٛز گاڈٕ ترٛاوان تَمِچ گٲڈ مطلب سُہ گژھِ مگر أکِس صاف ماحولَس منٛز ییٚتٮ۪تھ نہٕ کانٛہہ اِنڈَسٹرٛی آسہِ کیٚنٛہہ تٔتٮ۪س یُس بَناونہٕ تَمہِ سۭتۍ میلہِ اَسہِ بیٚنِفِٹ تہٕ تَمہِ سۭتۍ گژھِ سٲنۍ یۄس یہِ کٲم چھِ یہِ تہِ گژھِ واریاہ ایٖزی